مےٚ چھُ باسان بالی وُڈ چھ نہٕ اَصٕل فِلمہٕ کیٛاہ کِہیٖنۍ بَنان تِکیازِ تِمَن منٛز چھِ نہٕ بِلکُل تہِ آرجنیلٹی آسان کِہیٖنۍ توتہِ چھَس بہٕ کیٚنٛہہ کیٚنٛہہ موٗویٖز وٕچھان مےٚ چھِ لَگان زیادٕ پَسَنٛد کامیٚڈی واجنہِ موٗویٖز میون فیورِٹ یُس ایٚکٹَر چھُ سُہ چھُ اَدِتیہِ راے کپوٗر فیورِٹ ایٚکٹریٚس چھِ میٲنۍ عالِیا بٹھ تہٕ مےٚ چھِ یِوان اَرِجیٖت سِنٛگھ تہٕ شریا گوشالٕن سانٛگ واریاہ پَسنٛد